سٲنِس گامَس منٛز أسۍ پَنٛنہِ مَستُک خیال تھاوان یِتھ پٲٹھۍ أسۍ ہَسا چھِ پنٛنِس مَستس متھان زامُت دۄد ٹھوٗل ییٚمہِ سۭتۍ چھِ سون مَس ہٮ۪لدی روزان نہ سا چھِ گژھان سہٕ وایِٹ نہ ہَسا چھِ ژَلان نیٖرِتھ یُس ہَسا سومو ماچھ سُہ ہَسا ییٚمہِ سۭتۍ ہٮ۪لدی روزان بیٚیہِ ہَسا چھِ پنٛنہِ سِکنہِ مَتھ مَتھان اَکھ اٮ۪لو ویرا کُل سُہ ہَسا چھِ کُل اَکھ آسان تیٚمہِ سۭتۍ أسۍ سٲنۍ سِکِن روزان صاف سُہ ہَسا چھِ نہ سِکِن ہَسا چھُنہٕ خراب گژھان کِہیٖنۍ سُہ ہَسا چھِ تاپ نِش بَچاوان بیٚیہِ ہَسا چھِ أسۍ تھاوان کَلہٕ ہَسا چھِ یہِ مَتھان زامُت دۄد یا ٹھوٗل تٔمِس چھِ سون مَس روزان ٹھیٖک سُہ نَسا چھُنہٕ سفید گژھان کِہیٖنۍ نہ سا چھِ ژَلان نیٖرِتھ